پانژَن ہمسایَن ہٕنٛدۍ ناو چھِ آزاد بشیٖر لون اِثرار احمد لون محمد اقبال ڈار روف احمد لون تہٕ کِفایتُلہ لون